ہیلو اَلسلام علیکُم اَہن حظ ٹھیٖک چھِو حظ کُس ڈرٛایور سُہ حظ چھُس بٕے بہٕ حظ چھُس نہٕ چلاوان تیز گٲڑۍ تۄہہِ کیٛازِ چھُو باسان بہٕ چھُس گٲڑۍ چلاوان تیز نہٕ حظ نہ بہٕ حظ اوسُس وارٕ وارٕ چلان مےٚ حظ ٲس جلدی واتُن تھوڑا مےٚ حظ چھِ مَجبوٗری تھوڑا مےٚ چھِ جلدی واتُن اے کَتہِ حظ بہٕ حظ اوسُس سیٚود چلان تۄہہِ کیٛاہ حظ گژھِوُ اَمہِ سۭتۍ اے اے کیٛاہ حظ رِسِک اے بہٕ حظ چھُس بہٕ حظ چھُس دۄہَے چلاوان یِتھَے کٔنٮ۪تھ گٲڑۍ أکیٛاہ اَتہِ کیٛاہ حظ رِسِک چھِ کِہیٖنۍ نہٕ اے نہٕ حظ اے نہٕ حظ بہٕ حظ چھُس چلاوان سیٚود گٲڑۍ یہِ حظ چھُو تۄہہِ باسان تُہۍ ؤنِو حظ باقی پٮ۪سٮ۪نجَرَن منٛز ووٚن کٔمۍ بہٕ نہٕ حظ چھُس نہٕ کُنہِ کَمپٔنۍ سۭتی بہٕ حظ چھُس پَنٕنۍ اَہن حظ آ اے مےٚ حظ ٲس مَجبوٗری مےٚ حظ چھِ آز حظ چھِ کَمَے پونٛسہٕ آمٕتۍ آز حظ ٲس بیٚیہِ سَوٲرۍ زٕ ترٛےٚ اَنٕنۍ اے بہٕ مےٚ حظ گٔے وُہ ؤری گٲڑۍ چلاوان تۄہہِ کیٛاہ حظ گژھیِو مےٚ حظ چھِ پَے مَگر بہٕ بہٕ حظ چھُس سیٚود چَلاوان گٲڑۍ مطلب بہٕ چھُس دۄہَے چَلاوان یِتھَے کَنٮ۪تھ کوٗل آیہِ گٲڑۍ اَہن حظ یہِ حظ چھِ پوٚز بہٕ نہٕ حظ آسہٕ نہٕ چَلاوان تیز گٲڑۍ بہٕ حظ تُہٕںٛز یہِ فیملی بہٕ حظ تُہٕنٛز فیملی مٲنۍتو سۄ چھےٚ پنٛنہِ فیملی بہٕ حظ بہٕ حظ چلاوٕ وارٕ وارٕ آزکہِ پٮ۪ٹھ گٲڑۍ یہِ حظ گوٚو أصٕل تۄہہِ سۭتۍ وادٕ بہٕ حظ چَلاوٕ وارٕ وارٕ مےٚ حظ توٚر سَمٕج تُہۍ کیٛاہ چھِو وَنان تۄہے چھُو ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ بہٕ حظ آسہٕ چَلاوان وارٕ وارَے گٲڑۍ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ ماشاء اللہ